آ ہِشٹری چھِ یِوان پَرناونہٕ سانہٕ سکوٗلہٕ ایریچَن یِم سٲنۍ سکوٗل چھ یَتھ ایریَہَس مَنٛز تِمَن مَنٛز چھِ یِوان پَرناونہٕ ہِشٹری چھِ واریاہ ڈِفرَنٹ یۄس نَریٹ چھِ آمٕژ کَرنہٕ یُس یہِ نَریٹ چھِ کَران اَتھ پیٹھ تیوٗت ونان کینٛہہ ییٖژاہ اَصلی ہِشٹری چھِ مےٚ باسان یُس یہِ چَنٛدریان تھٲڈ گوٚو لانچ یہِ گَژھِنۍ پَرناوٕنۍ سانہِ سکوٗلَن مَنٛز خاص کَر یِم تہِ ساینٹِفِک چیٖز گَژھان چھِ اِنڈِہچہِ ہِسٹری مَنٛز تِم چیٖز گَژھَن یِنۍ پَرناونہٕ تاکہِ سُہ بَچہِ گَژھِ موٹِویٹ تمہِ سۭتۍ بیٚیہِ گَژھن خاص کَر سانٮ۪ن لیٖڈرزَن یِمو دیش خٲطرٕ کینٛہہ کامیٲبی حٲصل چھِ کٔرمٕژ اولَمپِکسَس مَنٛز چھِ کَران کینٛہہ ایٚتھلیٖٹ یا کرکَٹ چھِ کَران تِم ہِشٹری گَژھن پَرناونہٕ سٲنِس سکوٗلَس مَنٛز تکیازِ تمہ سۭتۍ میلہِ بَچَن اَکھ موٹِویشَن کینٛہہ کَرنٕچ